ہیٚلَو وعلیکُم اسَلام اَسلام علیکُم اَہَن حظ ٹھیٖک شُکُر خُددایَس کُن تُہۍ چھِو حظ ٹھیٖک ؤنۍ تو حظ کیٛاہ اوس اَہَن حظ ہاں بِلکُل گرٕ خٲطرٕ چھا کِنہٕ اوٚکُن یِکُن چھِ سوزٕنۍ

آلریڈی چھِ یہِ تۄہہِ پٮ۪ٹھ ڈِپٮ۪نٛڈ کران تُہۍ کَتھ فیبرِکَس منٛز نِیو تۄہہِ کَمہِ آیہِ چھُو ضروٗرت ووٗل چھا ضروٗرت پَشمیٖن چھا ضروٗرت کیٛاہ چھا ضروٗرت تٔتھۍ منٛز ہٮ۪کو تۄہہِ بہٕ تۅہہِ بہٕ ٹھیٖک اَتھ منٛز کٕم کَلر چھِو تۄہہِ ضروٗرت ووٗلَس منٛز

ٹھیٖک اَتھ چھُ گژھان کَلرَن پٮ۪ٹھٕے مطلب ڈِفرنٛٹ یہِ ریٹٔس گژھان چھِ بُِلیکَس گژھِ اَلگ یلوَس گژھِ اَلگ

ٹھیٖک کیٚنٛہہ چھُنہٕ پَرواے ایٚویلیبٔل چھُ ییٚتہِ پشمیٖن گژھِ ترٛےٚ ساس رۄپیہِ ووٗلَس منٛز گژھن زٕ ساس رۄپیہِ

آ ڈِسکاوُنٛٹ کیٛاہ گژھِ اَتھ منٛز کیٛاہ چھُ پَتہٕ آسان زیننُے کیٚنٛہہ چھُنہٕ پَرواے سُہ چھُ پَتہٕ سَہَل مَسلہٕ سُہ وُچھَو ییٚلہِ تۄہہِ فِحال نِیو پَتہٕ وُچھَو سُہ تَمی ساتہٕ تۄہہِ چھَِوا تَم ڈِیلوَر کَرٕنۍ کِنہٕ تُہۍ یِیو شاپَس پٮ۪ٹھٕے ٹھیٖک چھُ تُہۍ ییٖزیٚو اَمہِ خٲطرٕ شاپَس پٮ۪ٹھ أسۍ آسو تٔتی پانَے وُچھ زیٚو برٛونٛٹھ کٔنی تہٕ پَتہٕ وُچھِو تُہۍ پانَے کیٛاہ گژھِ پَتہٕ ریٹ تہِ چھُناہ سُہ وُچھَو پَتہٕ تٔتۍنٕے ٹھیٖک چھُ أسۍ آسان سُہ چھُنہٕ کِہیٖنٛۍ تہِ پَرواے تَتھ دِمہو أسۍ تۄہہِ گیرینٹی کوالٹی تُہۍ ہیٚکِو سون اَمہِ وَراے تہِ معلوٗم کٔرِتھ أسۍ چھِنہٕ یہِ ترٕٛتھ کپُر کٕنان کیٚنٛہہ اَسہِ چھُ آسان اَصٕل یہِ کَپُر خاص کر فٮ۪رَن کَپُر کِہیٖنٛۍ تِہِ نہٕ تُہۍ کٔرۍزیو کٲم سَنٛڈے یوت چھِنہٕ أسۍ آسان تَتہِ باقٕے ییٚمہِ دۄہ تُہۍ یِیِو تہٕ تَمہِ دۄہ آرام سان ہٮ۪کِو تُہۍ تِم چھٔلِتھ اَدٕ حظ اَدٕ حظ اَسلام علیکُم